اسلامُ علیکُم اگر ٲسۍ انڈیاہُک ٹرانَسپوٹیشَن سِسٹَم وٕچھو اگر أسۍ اَتھ بارَس مَنز کَتھ کرو آز برٛونٛہہ دَہ ؤری یا آز برٛونٛہہ وُہ ؤری ٲسۍ نہٕ تیٖژاہ گاڑٮ۪ن ہٕنز فیسَلٹی سٲنِس اِنڈیاہَس مَنز کِہیٖنۍ تہِ ییٖژاہ زَن آز چھےٚ آز برٛونٛہہ دَہَن ؤرٮ۪ن یا وُہَن ؤرٮ۪ن ہٕنز کَتھ کَرو یُس زَن تہِ برٛہِم زمانٕکۍ لُکھ چھِ ٲسۍ مٕتۍ تُم چھِ ٲسۍ مٕتۍ مطلب أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ گَژھنہٕ خٲطرٕ ٲسۍ نہٕ گاڑِ آسان کِہیٖنۍ نہ تہِ نہ آسہٕ بَسہٕ آسان تِم ٲسۍ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھنہٕ گَژھنہٕ خٲطرٕ یا تہِ کَرہَن یِمَن گُرٮ۪ن ہُنٛد اِستعمال جاناوارَن ہُند اِستعمال اوس مطلب زیادٕ گَژھان ییٚتہِ اِنڈیاہَس مَنز یِم بٔڑۍ راگِستان ٲسۍ تَتہِ اوس لُکھ اورٕ یورٕ گَژھَنہٕ خٲطرٕ اِن گَژھنہٕ خٲطر یِم اوٗنٹ چھِ آسان تِمَن ہُند اِستعمال کَران یا یِم تہِ بادشاہ ٲسۍ آسان برہمہِ زمانٕکۍ یِم ہاں ییتِکۍ بادشاہ ٲسۍ آسان تِم ٲسۍ تِمَن اگر کُنہِ جایہِ گَژھُن یُن گَژھُن آسہِ ہے کیٚنٛہہ آسہِ ہے تِمَن جَنگ وَنگ آسہَن کَرٕنۍ یا کیٚنٛہہ تَمہِ دۄہ اوس تِم پَنٕنۍ تَتھ مَنٛز ٲسۍ تِم پَنٕنۍ یِم گُرۍ چھِ آسان تِمَن ہٕندۍ مطلب استعمال کَران باقٕے پَتہٕ وارٕ وارٕ آیہِ پَتہٕ یِم تِم گُرٮ۪ن ٲسۍ لَگٲیِکھ پِتھۍ کِنۍ تِم ٲں ریڑٕ ہِکۍ پَتہٕ ٲسۍ لُکھ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ مطلب تِمَن ہٕندۍ ذٔریعہِ گَژھان وارٕ وارٕ گٔے پَتہٕ ییٚتہِ اَتھ مَنز یُس کٔشیٖر ییٚمیُک ٹرانَسپوٹ سِسٹَم چھُ تَتھ مَنز گٔے پَتہٕ وارٕ وارٕ مطلب واریاہ زیادٕ مطلب تَرَقی تمہِ پَتہٕ آیہِ پَتہٕ ییٚتہِ بَسہٕ یِم یُس مطلب یِم لُکھ چھِ لُکھ ٲسۍ تِم ٲسۍ مطلب پَتہٕ بَسَن مَنٛز اورٕ یورٕ گَژھان بَسہٕ آیہِ ٹاٹا گاڑِ آیہِ یا باقٕے تہِ واریاہ گاڑِ آیہِ مگر تِمَن مَنز اوس اَکھ اِنسان مطلب واریاہ زیادٕ مطلب اوس تَتھ مَنز اِنسانَس پرابلِم پیوان فیس کَرٕنۍ اگر کُنہِ جایہِ گَژھُن آسہِ ہے صبحٲے اگر سُلہِ تہِ نیٚرِہے اِنسان توپَتہٕ اوس واریاہ زیادٕ ژیر لَگان أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ تام واتنہٕ خٲطر یا ٹاٹا گٲڑۍ ٲس آسان یا بیٚیہِ تہِ کیٚنٛہہ تم ٲسۍ واریاہ زیادٕ اوس ٹَایِم لَگان أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ تام واتنہٕ خٲطرٕ وۄنۍ گٔے دۄہ کھۄتہٕ دۄہ و ییٖژاہ ترقی ییٖژاہ ترقی وۄنۍ چھِ آمژٕ تیٖژاہ اصل اصل گاڑِ مطلب واریاہ اصل گاڑِ چھِ وۄنۍ آمژٕ وۄںۍ ہیٚیہِ واریاہ زیادٕ اِمپرومٮ۪نٹ گٔے یَتھ مَنز اِنڈیا کِس ٹرانَسپوٹَیٚشَن سِسٹَمَس مَنٛز وۄنۍ چھِ پرٛٮ۪تھ أکِس گَرَس مَنٛز مطلب پَنٕنۍ پَنٕنۍ گٲڑۍ ہَر أکِس یہِ ایویلیبٕل پَننِس گَرَس مَنز تَمہِ پَتہٕ آیہِ سومو آیہِ یا زایلو تَویرا وغیرہ آیہِ تہٕ وۄنۍ چھِ ییٖژاہ اصل گاڑِ آمژٕ اگر زَن تہِ وۄنۍ چھ واریاہ زیادٕ یُس سانہِ ڈیلی زندگی چھِ اَتھ مَنز چھُ وۄنۍ یہِ واریاہ زیادٕ مطلب وۄنۍ چھِ أسۍ مطلب تُم گاڑِ تہِ وٕچھان یِم واریاہ زیادٕ اصل چھِ واریاہ زیادٕ چھِ تِمَن مَنز اورٕ یورٕ گَژھن گَژھنہٕ خٲطرٕ چھ تِم واریاہ زیادٕ مطلب ٹھیٖک اصل چھِ تِم ٲں أسۍ چھِ آرام سان وۄنۍ ہیٚکان اگر أسۍ دۄن دۄن ژورَن ژورَن دۄہَن پٮ۪ٹھ کُنہِ جایہِ آسہِ گَژھُن ٲسۍ ہیٚکو آرام سان پَنٕنۍ گاڑِ مَنٛز نیٖرِتھ ٲں کُنہِ اَندَس تہٕ وۄنۍ اگر ٲسۍ کُنہِ ساتَن تِژھِ جایہِ مَنز روٗدۍ ییٚتہِ نہٕ ہوٹَل ہیٚکہِ ٲسِتھ کیٚنٛہہ ییٚتتہِ نہٕ اَسہِ راتَس مطلب ہیٚکو روٗزِتھ کِہیٖنۍ وۄنۍ چھِ سہٕ مطلب وۄنۍ چھِ ییٖژاہ اصل گاڑِ آمژٕ گاڑٮ۪ن ہٕنز کالٹی تیٖژاہ اصل کہِ اَکھ اَکھ یا زٕ یا ترٛٮ۪ن ترٮ۪ن نَفرن ترٮ۪ن نَفرَن تام ہیٚکَن وۄنۍ پَننٮ۪ن مطلب گاڑٮ۪ن مَنز پَنٕنۍ رات گُزٲرِتھ وۄنۍ چھُ مطلب برہمِس زمانَس مَنز ٲسۍ یِم تِم ہُم بَس وغیرہ آسہٕ تمَن مَنز اوس یِوان اِنسانَس واریاہ زیادٕ تکلیٖف گَژھان أکِس جایہِ پٮ۪ٹھ بیکِس جایہِ گَژھنہٕ خٲطرٕ وۄنۍ چھِ واریاہ زیادٕ ڈیولیپمٮ۪نٹ ترقی آمٕژ اینڈیا کِس ٹرانَسپوٹیشَن سِسٹَمَس مَنز وۄنۍ چھُنہٕ تیوٗت گَژھان کِہیٖنۍ تہِ وۄنۍ چھُ مطلب اصلٕے أکی أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ تانۍ آرام سان اَکھ اِنسان پَننٮ۪ن گاڑٮ۪ن مَنٛز یا باقٕے گاڑٮ۪ن مَنٛز ٲں یَتھ یہِ مطلب پھِیٖرِتھ پھیٖرِتھ ہیٚکان وۄنۍ چھِ پرٛٮ۪تھ اَکھ اِنسان یی یژھان کہِ دۄہ کھۄتہٕ دۄہ گَژھِ ہے مطلب آرامٕے مِلُن مطلب ٲسۍ ہیٚکو مطلب اصل پٲٹھۍ اَکھ أکِس أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ تام گٔژھِتھ مطلب یہِ تکلیٖف گَژھِ نہٕ گَژھُن کِہیٖنۍ یا کیٚنٛہہ ٲں تہٕ تَمہِ خٲطرٕ چھ وۄنۍ مطلب تِژھے تِژھے گاڑِ آمژٕ یَتھ اِنڈیاہَس مَنز